ہیٚلو اسلامُ علیکُم وعلیکُم اسلام وَرَحمَةُ اللهِ وَبركاتهُ فرمٲیِو حظ ؤنِو حظ

اہن حظ

گوڑے حظ چھُ خۄدا ونان العمرانس منٛز کہِ أمِس ژورس پزن نَرِِ زٕ ژَٹٕنۍ تاکِہ یُس باقٕے چھُ بیاکھ چھُ سُہ ہیٚچھِ نا أمِس سۭتۍ کیاہ سلوٗک کورُتھ تہٕ بیٚیہِ پَزِ اسہِ أمِس ژورس وَنُن نہ أمِسۍ کیاہ یِژھ مجبوٗری پیٚیہِ تہٕ یہِ گوٚو اتھ پٮ۪ٹھ مجبوٗر ژور کَرنس پیٹھ پَتہٕ چھُ اَسہِ یہِ کَرُن تہِ پتہِ ہیٚکو أسۍ أمۍ سٕنٛز مجبوٗری کٔرتھ سالوٗ نا تۄہہِ پَزیٚو اتھ خِلاف کانٛہہ نُین کانٛہہ کاروٲیی ہیٚژیٚو تۄہہِ نیوٛن تہِ کیازِ یِم تہِ باقٕے وٕچھان چھِ یِم لَوٚکٕٹ جوان چھِ یِم بٔڑ جوان چھِ ییٚلہِ توہۍ ہیٚکِو یِمن کیٚنہہ کٔرِتھ یِمن کانٛہہ سبق دِیِو تُہۍ أتی کَرن نہٕ تِم بار دُبار بار دُبارٕ ہیٚکن نہٕ تِم یِژھ غلطی دُبارٕ کٔرِتھ أتی ہیٚچھن تِم نہ یہِ ہیٚکو نہٕ أسۍ وَ کٔرِتھ کیٚنٛہہ بییٛہِ چھنِہ یہِ سٲنس اسلامس منٛز تہِ چھُ یہِ حرام ژوٗر کَرٕنۍ تہٕ أسۍ تہِ ہیٚکو نہٕ کٔرِتھ تہٕ سٲنۍ نوجوان روزن اتھ خٲطرٕ صیف تۄہہِ پَزیٚو امہِ خٲطرٕ بوڑ کانٛہہ قدم تُلن تۄہِہ ہیٚکِو گۄڑٕ اَکہِ لَٹہِ ؤنِو تُہۍ یِمن زیادٕ مجبوٗری ما ٲسٕکھ تہٕ تَوےٛ پوزٕے پوزٕے ما آسِہے ونان تواےٛ کٔرٕکھ ژوٗر تۄہہ ہیٚکِو یِمن اَکہِ لَٹہِ سمجٲوِتھ یا اَکہِ لَٹہِ ہیٚکِو تُہی یِمن دِتھ وارنِنٛگ کیٚنٛہہ چھُنہ از کوروٕ بار دُبارٕ کٔرزیٚو نہٕ کیٚنٛہہ اگر وۄنۍ بار دُبارٕ تہِ کوٚرُکھ تمہِ پَتہٕ ہیٚکو أسۍ یِمن کانٛہہ سزا دِتھ اہن حظ اہن حظ جِناب اہن حٲز جٕناب ہے أسۍ چھِ اَمی خٲطرٕ أسۍ چھِ اَمی خٲطرٕ شُکریا اچھا اسلامُ علیکُم